بہٕ چھَس نہٕ زیادٕ ٹایم دِوان رَننَس کُن کینٛہہ کیٛازکہِ بہٕ چھَس نہٕ زیادٕ آسان گَرِ کینٛہہ تہٕ بہٕ چھَس زیادٕ سٕژٕ کٲم سۭتۍ آسان تہٕ اَمہِ کِنۍ چھُنہٕ مےٚ یِوان ٹایِم رَنٕنَس کِہیٖنۍ نہٕ تہٕ یُس ساروی کھۄتہٕ سَہَل سیُن یُس چھُ تِم گٔے ٲلوٕ رَنٕنۍ تہٕ اَکہِ پھِر چھِ مےٚ ٹرٛاے کٔرمٕژ یُس نہٕ مےٚ پَے ٲس کینٛہہ یہِ سیُن کِتھ پٲٹھۍ چھِ رَنُن تہٕ تَتھ چھِ مےٚ ٹرٛاے کٔرمٕژ کہِ مےٚ اوس رَنُن تَمہِ دۄہ ٲس مےٚ رَنٕنۍ مُجہِ یہِ یِمَن تاوٕ مُجہِ وَنان چھِ مےٚ ٲس نہٕ پَیی تِم کِتھ پٲٹھۍ چھِ رَنان تہٕ پَتہٕ رٔنۍ مےٚ تِم کیٛازِ کہِ مےٚ ٲس نہٕ پَیی تِم کِتھ پٲٹھۍ چھِ رَنان پَتہٕ رَنہِ مےٚ تِم تہٕ تَمہِ پَتہٕ آیہِ دی دی تہٕ تٔمۍ ووٚن کِتھ پٲٹھۍ رٔنِتھ مےٚ دوٚپَس یِتھ کٔنۍ یِتھ کٔنۍ کوٚرُم تہٕ تہٕ پَتہٕ مگر تِم آسہٕ واریاہ زیادٕ اَصٕل گٔمٕژ تہٕ ساروٕے کھۄتہٕ چھُ مےٚ روٚنمُت زیادٕ تَر کۄکُر تہٕ ژامَن تہٕ ماز چھَس نہٕ بہٕ زیادٕ تَر رَنان کینٛہہ کیٛازِکہِ ہمیشہِ مَزٕ گَرٕ زیادٕ گَژھان رَسہٕ گَرَن أتی گژھان کَم تہٕ بہٕ چھَس نہٕ زیادٕ یہِ رَنان رَننَس کُن کَران کینٛہہ زیادٕ ٹایِم بہٕ چھَس پَران تہِ تہٕ سٕژ کٲم تہِ کَران تہٕ مےٚ چھِ بابی زٕ تِمَے چھِ رَنان تہٕ اَکھ بابی چھِ مےٚ واریاہ زیادٕ اَصٕل سیُن رَنان تہٕ بیٛاکھ بابی تہِ چھےٚ رَنان تہٕ اَسہِ چھِ تِمَن دۄنؤنی ہُنٛد سیُن واریاہ زیادٕ پَسَنٛد کھَسان اَلبَتہ یُس میٛٲنۍ ممی ٲس سۄ ٲس واریاہ واریاہ زیادٕ سیُن رَنان کہِ تیُتھ چھُنہٕ اَسہِ پوٗرٕ خانٛدانَس منٛز تیُتھ سیُن رَنان کَہاے نہٕ تہٕ سُہ چھُ واریاہ زیادٕ سُہ سیُن رَنان اَصٕل تٔمۍ سٕنٛدۍ سیُن اوس اَلگٕے ٹیسٹ آسان اَلگٕے مَزٕ آسان تہٕ تَتھ چھُنہٕ ہٮ۪کان وٕنیُک تام سا سانہِ گَرِکیو منٛز کہانۍ تہِ وٲتِتھ سۄ ٲس تیُتھ سیُن رَنان اَصٕل